مےٚ ہسا چھُ پنٛنِس دِلَس شوق اکھ بہٕ ہسا کرہہَ جاب جاب کیٛاہ کَرہہَ مطلب ہینٛڈل کاپریزَس منٛز کَرہہَ بہٕ جاب تہٕ سُہ ہَسا چھُ مےٚ واریاہ شوق مطلب تٔتھۍ منٛزٕے یوت نہٕ کینٛہہ مطلب جاب چھُ کۭتیاہ کۭتیٛاہ چھِ جاب چھُ مطلب واریاہ تہِ کینٛہہ بہٕ کَرٕ ہا مےٚ شوق پنٛنِس دِلَس بہٕ ہسا کَرٕ ہا تٔتھۍ منٛز جاب بہٕ کَرٕ ہہَ جاب اِسلیے کہِ بہٕ ہَسا چھَس گرِ بِہِتھ آسان بہٕ ہسا چھَس واریاہ تنٛگ گٔمٕژ مطلب بیٚہَنہٕ سۭتۍ چھَس بہٕ واریاہ تنٛگ آمٕژ اَوے کَرہا بہٕ جاب کُنہِ منٛز